گَندَر بَلَس منٛز حظ چھ اَسہِ امپلایمینٹ وَرِیاہ کَم یُس اَسہِ امپلایمِنٹ چھے چھ وارِیاہ لُکھ بیکار بہِتھ یِم لُکھ گرِ چھِ آسان گورمینٹ ہسا پزِ جاب دِنۍ واریاہ یِم ہسا لوٗکھ چھِ تم ہسا چھِ کران زیادٕ کھۄتہٕ زیادٕ پریفَر گورمینٹ جابے کیازِکہِ گورمینٹ جابَس ہسا چھِ اَکھ سیلری تہِ آسان اصٕل تہٕ بیٚیہِ ہسا چھِ اَتھ واریاہ فٲیدٕ آسان یُس ہسا پراویٹ جاب چھُ آسان اَتھ ہَسا چِھنہِ سیلری آسان اِنسانَس کَم بیٚیہِ ہَسا چھ اَتھ پیٹھ بَروسے آسان اَتھ ہسا چھ وارِیاہ خَرچہٕ آسان گاندَبَلَس منٛز اسہِ نۄکری ہُنٛد سَوال چھ ییِٚتہِ ہَسا چھ نۄکری وَرِیاہ کَم یِیٚتہِ ہَسا گَسہِ یِیٚتہِ ہَسا چھ اِنسان کَران زیاد مزوٗری زیاد کھۄتہٕ زیاد چھ اِنسانَس ییٚتہِ پیٚوان مزوٗری کرٕنۍ یا چھ کَران بِزنِس کانٛہہ یُس ہسا یِیٚتہِ یہِ چھ اِمپلایمِنٹ سۄ حظ چھ وارِیاہ کَم گانداربَلَس منٛز ہَسا چھ یِم جاب واریاہ کَم یُس ہَسا چھ لوٗکھ زیاد کَران پریویٹ جابے کیازِ کہِ یِم گورمِنٹ جاب چھ مِلٲنی تمہِ موٗجوٗب گورمِنٹ جاب ہَسا چھ اَکھ اَصل جاب پِرَیویٹ جاب کھۄتہٕ پِریویٹ جابَس ہَسا چھنہٕ فٲیدٕ سیلری آسان کَم پہ گورمِنٹ جابَس ہَسا چھ آسان اَکھ فٲیدٕ آسان سیلری آسان اَصٕل